اسلامُ علیکُم بہٕ حظ وَنہو تۅیہِ پانٛژَن پانٛژَن ڈیٹ یِم مےٚ مٔشتھ گژھان نہٕ کیٚنٛہہ اَکھ حظ چھُ تُرٛواہ ژور زٕ ساس شےٚ بیٚیہِ چھِ اَرداہ نو کُنوُہ شتھ کُنوُہ شتھ اَرنَمَتھ ژور سَتھ زٕ ساس زٕ شُراہ نَو زٕ ساس ژۄداہ ژۄداہ ژۄداہ بیٚیہِ چھِ پانٛژھ پانٛژھ باہ زٕ ساس کُنوُہ